أسۍ ہَسا ہیٚکو یہِ چیٖز کٔرِتھ کہِ أسۍ ہیٚکہون اِمپروٗ کٔرِتھ یُس گاڈٕ طَبقہٕ چھُ یا بِزنٮِس چھُ أسۍ ہیٛکو یہِ اِمپروٗ کٔرِتھ بیٚیہِ ہیٚکو أسۍ بَنٲوِتھ تَتھ اَصۭل آ پیشہِ تہٕ تَتھ منٛز چھِ اَسہِ آ گورمینٛٹ تعاونٕچ ضروٗرت واریاہَن جایَن منٛز گۄڈنیکُے چیٖز چھُ یُس یہِ فِشریٖز چھُ اَسہِ چھُ اَسہِ منیج کَرُن یُس گورمٮ۪نٛٹ ہیٚکہِ کٲم کٔرِتھ یہِ ہیٚکہِ کھڑا کٔرِتھ یا واریاہ روٗلٕز یا تاکہِ اَمہِ سۭتۍ أسۍ ہیٚکو أسۍ کٲم کٔرِتھ یِم پرٛٮ۪کٹِس چھِ یِم تجرُبات چھِ یِم ہیٚکو أسۍ کٔرِتھ یَتھ منٛز ہیٚکو أسۍ ؤنِتھ کہِ أسۍ کوٗتاہ ہیٚکو گاڈٕ رٔٹِتھ أسۍ ہیٚکو کِتھٕ پٲٹھۍ ہیٚکو بَچٲوِتھ یِم یِہٕنٛزٕ یِم سُپیٖچ نَسل چھِ أسۍ ہیٚکو یِہُنٛد أسۍ ہیٚکو یِمَن پٮ۪ٹھ نظر تھٲوِتھ کہِ کَم کَم چیٖز چھِ یِوان گژھنہٕ ییٚمہِ کہِ وجہ سۭتۍ أسۍ اووَر فِشنٛگ یعنی زیادٕ گاڈ رَٹان ہیکو أسۍ کَم کٔرِتھ بیٚیہِ تَمہِ پَتہٕ رِسٲرٕچ کَران کہِ یَتھ منٛز کُنہِ چیٖزَس منٛز اگر أسۍ اِنویسٹمٮ۪نٛٹ کَرو یعنے کیٚنٛہہ ٹایِم پَنُن دِمو یا پۅنٛسہٕ دِمو یہِ کوٗتاہ ضروٗری چھُ گورمِٮ۪نٛٹ ہیٚکہِ فَنٛڈ تَتھ خٲطرٕ سِٹارٹ کٔرِتھ آ یِمَن دٔریاوَن تالابَن ہُنٛد آ یُس آ صاف صَفٲیی ہُنٛد نِظام چھُ سُہ ہیٚکہِ گورمِٮ۪نٛٹ تَتھ پٮ۪ٹھ ہیٚکہِ گورمِٮ۪نٛٹ کٲم کٔرِتھ تہٕ بیٛاکھ اَکھ چیٖز چھُ سُہ چھُ یہِ کہِ ٹرٛینِنٛگ ہیٚکہِ دِتھِ لُکَن ہیٚکہِ اَمِچ معلوٗمات دِتھ کہِ أسۍ کِتھٕ پٲٹھۍ ہیٚکو یہِ گاڈَن ہُنٛد نِظام حِساب کِتاب آ ٹھیٖک پٲٹھۍ تھٲوِتھ ییٚمہِ کہِ وجہ سۭتۍ أسۍ ہیٚکو أسۍ یہِ گاڈَن بَچٲوِتھ أسۍ ہیٚکہون یہِ آ کاروبار اَکھ عام کاروبار بَنٲوِتھ تہٕ بیٚیہِ بیٛاکھ اَکھ چیٖز چھُ گورمِٮ۪نٛٹ ہیٚکہِ کٔرِتھ مَدد کٔرِتھ یِم لوکَل یِم گاڈٕ چیٖز چھِ یِم ہیٚکہِ پرٛموٹ کٔرِتھ تَتھ خٲطرٕ پَزَن گورمِنٹَس یِہٕنٛدِ خٲطرٕ کیٚنٛہہ مارکیٹ کھولٕنۍ تَمہِ کہِ وجہ سۭتۍ یُس اَسہِ اِمپروٗ ہیٚکہِ گٔژھِتھ یہِ سون گاڈٕ کار